تُہنٛدِس کوسچنس چھُس بہٕ یِتھ پٲٹھۍ جواب حظ دِوان سُہ کُس انسان آسہِ یُس ییٚمِس نہٕ پیٚٹ آسن پسنٛد واریاہ زیادٕ چھِ مےٚ پیٚٹ پسنٛد پرٛؠتھ کٲنٛسہِ گرس منٛز چھِ ییٚتہِ پیٚٹ آسان چاہے سۄ گاو آسہِ چاہے سُہ ووژھ آسہِ چاہے گُر آسہِ چاہے بدل کینٛہہ آسہِ ساروٕے کھۄتہٕ زیادٕ پسنٛد چھِ مےٚ بریر بریر کیٛازِ چھِ مےٚ پسنٛد سۄ چھِ سٲنِس ٹٲٹھِس نبی یس صلی اللہ علیہ وسلمس تہِ پسنٛد ٲسمٕژ اَمہِ باؤجوٗد چھِ مےٚ الگٕے اٹریکشنا برارٮ۪ن سۭتۍ باقٕے کینٛہہ ہؠکو اَتھ یِمن پیٚٹ پیٚٹس ؤنِتھ پرؠتھ کٲنٛسہِ اِنسانَس چھِ گرس منٛز پیٚٹ آسان